اَگر أسۍ وُچھو اَسہِ أندۍ پٔکۍ ہسا چھِ واریاہ اے ٹِی ایم یَتھ منٛز جے کے بٮ۪کٔکۍ اے ٹی ایم چھِ عام تور یِوان کٔشمیٖر منٛز لَبنہٕ مَگر جے کے بٮ۪کَس سۭتۍ ہسا چھِ اَکھ پرابلِم زِ ییٚمیُک سٔروَر چھُ آسان کَنٹِنِٮ۪سلی ڈاوُن ییٚمہِ وَجہہ سۭتۍ زِ کَسٹٔمَرَن چھُ پٮ۪وان واریاہ زیادٕ پرابلِم ؤچھِنۍ اَتھ بٮ۪نکِنگ سِسٹَمَس منٛز اَگر أسۍ وُچھو ییٚتہِ ہسا چھُ اے ٹی اٮ۪م یُس ہسا اَسہِ اٮ۪راوُنڈ چھُ سُہ سا چھُ آسان واریاہ زیادٕ ڈاوُن تَتھ منٛز اَگر أسۍ وُچھو کٮ۪ش ہسا چھُ آسان پاںژھ ۂتِنۍ دُۂتِنۍ تٔروۂتِنۍ ہسا چھِنہٕ تَتہِ آسان کِہیٖنۍ ییٚمہِ سۭتۍ ہسا أکِس اۭں یُس ہسا اکھ باشَند چھُ آسان تٔمِس چھِ سَکھ پرابلِم گژھان زِ اَگر تٔمِس رۄپیہِ ہَتھ آسہِ ضوٚرتھ تٔمِس چھُ پٮ۪وان توتہِ کَڑٕنۍ زٕ ہَتھ تَتہِ ووٚنۍ اَگر تٔمِس اٮ۪کاونٹَس منٛز ہَتھٕے آسہِ سُہ ہٮ۪کہِ نہٕ سُہ ہَتھ تہِ کٔڑِتھ کِہیٖنۍ نہٕ تہٕ یِتھٕے کٔنۍ اَگر أسۍ وُچھان چھِ یُس ہسا ییٚتہِ کٔشیٖر منٛز چھُ یا یُس اَسہِ أندۍ پٔکۍ اے ٹی ایم چھُ تَتھ منٛز ہسا چھُنہٕ عام تور آسان کیٚنہہ ژَن دۄہَن پٮ۪ٹھ چھُنہٕ تَتہِ کٮ۪ش تہِ آسان کِہیٖنۍ ییٚلہِ نہٕ کٮ۪شٕے چھُ آسان لُکَن ہسا چھِ واریاہ زیادٕ پرابلِم گژھان کٮ۪ش شاٹٮ۪ج پٮ۪وان فٮ۪س کَرٕنۍ ییٚمہِ وَجہہ سۭتۍ اکھ باشَندٕ ہسا چھُ بٮ۪نکِنگ سِسٹَمَس منٛز ہسا یُس تٔمۍ سُند یُس ہسا یَقیٖن چھُ آسان سُہ چھُ گژھان کَم تہٕ تٔمۍ وجہہ سۭتۍ چھِ کٔشیٖر منٛز اَگر أسۍ وُچھو یُس ہسا کَنسٮ۪پٹ چھُ ڈِجٹِلٮ۪زیٖشنہِ ہُند سُہ سا چھُنہٕ توٗت پرموٹ ہٮ۪کان گژھِتھ کِہیٖنۍ مَگر دۄہ کھۄتہٕ دۄہ ہسا ہسا چھُ جے کے بٮ۪نک تہِ ؤنۍ برونہہ کُن لَمان تِم ہسا چھِ پَنٕنۍ سٔروَر کران سٔٹرانگ مَگر تَمہِ باؤجوٗد تہ چھِ تِہِندۍ سٔروَر آسان مینلی ڈَاوُن تِم ہسا چھِ پَنٕنٮ۪ن یُس ہسا بٮ۪نکِنگ سٔروِس چھِ تِہِنز سُہ ہسا چھِ تِم ہسا چھُنہٕ تَتھ پٮ۪ٹھ توٗتاہ پونسہٕ کران ؤنۍ خرٕچ کِہیٖنۍ اَگر تِم باقٮ۪ن بٮ۪کَن ہِندۍ پٲٹھۍ یِتھ کٔنۍ ایس بی آیی بٮ۪نک چھُ ایچ ڈی اٮ۪ف سی بٮ۪نک چھُ یا پَنجاب نٮ۪شنَل بٮ۪نک چھُ تِہِندۍ پٲٹھۍ کرٕہن پَنٕنِس سٔروِس سٮ۪کٹٔرَس پٮ۪ٹھ کیٚنہہ پونسہٕ خرٕچ تہٕ تٔمۍ پَتہٕ ہسا ہٮ۪کہٕ ہن یِم ہسا لوٗکھ چھِ تِم ہسا ہٮ۪کہٕ ہَن بٮ۪کِنگ ہُند اکھ برپوٗر مدتھ آ اکھ فٲیدٕ تُلِتھ یِتھ کٔنۍ أسۍ وُچھو ییٚتہِ ہسا چھُ خٲلی جے کے بٮ۪نک آ موجوٗد یہِ سٲنِس علاقَس منٛز ووٚنۍ گوٚو اَگر ییٚتہِ باقٕے بٮ۪نک تہِ گژھٕ ہَن اٮ۪سٹٮ۪بلِش یِتھ کٔنۍ زَن أسۍ وٕچھان چھِ اٮ۪چ ڈی اٮ۪ف سی بٮ۪نک آسے یا تَمیُک اے ٹی ایم آسہِ ہا یا ایس بی آیی بینک آسے تَمیُک اے ٹی ایم آسے تیٚلہِ ہسا ٲسۍ نہٕ کانہہ پرابلِم تیٚلہِ ہسا ہٮ۪کو نہٕ أسۍ کانہہ پرابلِم فیس کٔرِتھ یُس ہسا اٮ۪چ ڈی ایف سی بٮ۪نک چھُ ایس بی آیی بٮ۪نک چھُ تِۂنز یُس ہسا سٔروِس چھُ سُہ سا چھُ واریاہ بہتٔریٖن جے کے بٮ۪نک کھۄتہٕ سُہ سا چھُ نٮ۪شنَل وایِڈ ؤنکیٚنَس یِوان لَبنہٕ قومی سَتہَس پٮ۪ٹھ ہسا چھِ تِہنز سٔروِس ہسا چھِ یِوان بہتر ماننہٕ مَگر جے کے بٮ۪نکٕچ یۄس سٔروِس چھِ سُہ سا چھِ واریاہ سٔلو تہِ بیٚیہِ سُہ سا چھُ واریاہ کَمزور پَنٕنِس یَتھ سِسٹَمَس منٛز یِتھٕے کٔنۍ چھِ أسۍ وُچھ ان زِ یۄس ہسا کیش شاٹٮ۪ج چھِ یہِ سا چھُ یِوان واریاہ زیادٕ موقعن پٮ۪ٹھ تہِ ییٚتہِ لَبنہٕ تہٕ کَرَنٹ بٮ۪نکِنگ سِسٹم اَگرَے جے کے بٮ۪نکٕچ اَگرٕے کَتھ کرو سُہ سا چھُ واریاہ کَمزور تہٕ مَگر أسۍ باقٮ۪ن بٮ۪نکَن ہنز کَتھ کرو سُہ سا چھُ واریاہ بہتَریٖن یِتھۍ کٔنۍ ہٮ۪کَو أسۍ ؤنِتھ اَگر ہسا ییٚتہِ باقٕے بٮ۪نک تہِ آسن یِم ہسا ییٚتِکۍ باشَند آسن تِمن گژھِ ہَنہ بٮ۪نکِنگ سِسٹَمَس منٛز کانہہ پرابلِم فٮ۪س تِم ہسا ہٮ۪کہٕ ہَن نہٕ کانہہ پرابلِم فٮ۪س کٔرِتھ تِہُند یُس ہسا کیاہ چھِ یَتھ وَنان بٮ۪نکِنگ اٮ۪کٔسپِرینٔس چھُ یُس ہسا رۄپِیَن سۭتۍ تِہُند وابَستگی آسہِ ہا بِزنِس گژھِ ہا پرموٹ تِتھۍ کٔنۍ تِتھۍ کٔنۍ ہسا ہٮ۪کہٕ ہَن مطلب یُس ہسا ڈِجِٹل بٮ۪نگِنگ چھُ سُہ ہسا گژھِ ہا پرموٹ ییٚتہِ تِمیُک کَنسٮ۪پٹ گژھِ ہا ییٚتہِ اٮ۪سٹٮ۪بلِش تَمیُک کیاہ چھِ یَتھ وَنان یِتھۍ کٔنۍ أسۍ وُچھان چھِ جے کے بٮ۪نکٔس ایم پے ایپ سُہ تہِ ہسا چھُ اکھ آسان مٮ۪کزِمم ٹایمٔز آ یژ کالہٕ ہسا چھُ آسان سُہ بِہتھٕے تَمیُک ہسا یُس فٲیدٕ چھُ سُہ سا چھُ کَسٹَمَرَس یِوان تَمہِ کھۄتہٕ کَم سے کَم ہسا چھُ کَسٹمَرَ تَمیُک فٲیدٕ تُلان تہٕ یِتھۍ کٔنۍ ہسا چھُ کَسٹَمَرَس تہِ روان واریاہ زیادٕ پرابلِم گژھان سُہ سا چھُنہٕ ہٮ۪کان رۄپِیو وَرٲے اورٕ یور نیٖرِتھ کِہیٖنۍ کانہہ کرِ ہا کٮ۪ش فری نٮ۪رِ ہا یِتھٕے کٔنۍ کاڈ تُلہِ ہا سۭتۍ مَگر کیاہ پَتہہ کَتھ جایہِ آسہِ اے ٹی ایم چِلان کَتھ جایہِ آسہِ اے ٹی ایم بِہِتھ کَتھ منٛز کوٗتاہ کٮ۪ش آسہِ سُہ پرابلِم ہسا چھِ أسۍ ہٮ۪کان فٮ۪س کٔرِتھ ییٚمہِ وَجہہ سۭتۍ اَگر أسۍ وُچھان چھِ اَسہِ ہسا چھُ پٮ۪وان واریاہ زیادٕ مُشکِلاتَن ہُند سَمانہٕ کَرُن سُہ مُشکِلات ہَٹاونہٕ خٲطرٕ ہسا گژھِ ہا جے کے بٮ۪نک پَنُن سِسٹم یُس ہسا چھُ اَمیُک سُہ سا گژھِ ہا اَتھ چٮ۪نج کَرُن تاکہِ لوٗکھ ہٮ۪کہٕ ہَن اَمیُک بہتر سے بہتر فٲیدٕ تُلِتھ